سُوَچھ بارَت أبھیان چھُ واریاہ اصل قَدَم تُلمُت گارمنٹَن امہِ سۭتۍ پیٚو اَسہِ واریاہ زیادٕ اصل اِفیٚکٹہٕ اتھ مَنٛز چھِ أسۍ ہر کانٛہہ پاٹ نِوان امہِ سۭتۍ چھ اَسہِ اوٚند پوٚکھ ٹھیٖکھ روزان یہِ سوچھ بھارت أبھیان چھُ امہِ وَجہ سۭتۍ گٔیہِ صَفٲیی روٗز ہر کُنہ سایڈٕ مٔکریار گوٚو نہٕ کینٛہہ لُکَن مَنٛز آیہِ بے دٲری کہِ اگر اگر مٔکریار چھُ آسان تمہِ وَجہ سۭتۍ کیاہ کیاہ چھُ گَژھان کیژاہ بیٚمارِ چھِ وۄتھان سوچھ بھارت أبھیان چھُ واریاہ اصل قَدَم تُلمُت گارمنٹن امہ وَجہ سۭتۍ چھُنہٕ آسان سَڑکَن پیٚٹھ ژھوٚٹھ کِہیٖنۍ سَڑکَن پیٚٹھ چھُنہٕ ژھوٚٹھ ووٚٹھ آسان کِہیٖنۍ تِم چھِ یِوان ژھوٚٹہٕ وٲلۍ تہٕ نِوان چھِ ژھوٚٹھ گاڑیٚن مَنٛز گۄڈٕ ٲسۍ گَژھان کٲم کہِ گۄڈٕ ٲسۍ گَژھان وَتَن پیٚٹھ ژھوٚٹھ پَتہٕ ٲسۍ تتھ تمہِ سۭتۍ اوس ہونیٚن ہنٛد تعداد تہِ واریاہ زیادٕ گَژھان یا مشک اوس آسان سَڑکہِ اوس نہٕ بَنان پَکنُے مَچھِ آسہِ وۄتھان مٔہہ آسہِ وۄتان یِمو سۭتۍ بیٚمارِ آسہِ پَتہٕ وۄتھان پَتہٕ آسہِ تِم مٔکرِ مَچھِ کھیٚن چٮ۪ن کیٚن چیٖزَن پیٚٹھ روزان ییٚمہِ سۭتۍ زَن واریاہ بیٚمارِ آسہٕ وَژھ مَژٕ سوچھ بھارت أبھیان یَنہٕ پیٚٹھ آو یعنے یَنہٕ پیٚٹھٕ یہِ سِکیٖم آیہِ تَنہٕ پیٚٹھ لٔج وارہَن لُکَن پَتاہ کہِ یُس ہَسا ژھوٚٹھ چھُ تمہِ سۭتۍ کوٗتاہ آزار چھُ واتان وۄنۍ چھِ سٲری لُکھ یہِ ژھوٚٹھ کَران جَمَع تہٕ پیاران آسان تتھ گاڑِ پَتہٕ چھِ تتھ گاڑِ مَنٛز ژھِنان یہِ سوچھ بھارت أبھیان چھُ امہِ سۭتۍ مِلیو لُکَن ییٚتہِ فٲیدٕ کہِ ہر کُنہِ گامَس مَنٛز ہر کُنہِ گلی مَنٛز دِتھ یِمو ڈَسٹبیٖن ییٚمہِ وَجہ سۭتۍ روٗد نہٕ سَڑکَن پیٚٹھ ژھوٚٹھ تیوتاہ کِہیٖنۍ ون چھِ ییٚلہِ تہِ کٲنٛسہِ آسہِ ڈَسٹبیٖن گَژھان فُل سُہ چھُ ووٚتھان تہٕ گَژھان ژھٕنان ڈَسٹبیٖنَن مَنٛز سُہ ژھوٚٹھ یا اگر وَتہِ اوس آسان کانٛہہ پَکان سُہ زَن آسہہَ کینٛہہ کھیٚوان سُہ اوس ژھٕنان سُہ سَڑکہِ پیٚٹھ مگر یَنہٕ پیٚٹھ یہِ سوچھ بھارت أبھیان آو لُکَن مَنٛز آیہِ بے دٲری پیٚٹھ چھُ ہر کانٛہہ ژھوٚٹھ ژھٕنان تُلان تہٕ ژھٕنان تِمَن ڈَسٹبیٖنَن مَنٛز أسۍ ٲسۍ گۄڈٕ وٕچھان ییٚلہِ تہِ پارکَن مَنٛز ٲسۍ گَژھان تِمَن مَنٛز اوس آسان واریاہ ژھوٚٹھ پَتھَر یا لُکھ ٲسۍ بَتہٕ ٲسۍ کھیٚوان یا کینٛہہ تہِ کھیٚن چٮ۪ن ٲسۍ آسان گَرِ یا پِکنِک سپاٹَن پیٚٹھ ٲسۍ أسۍ گَژھان تَتہِ ٲسۍ تِم پَتھَر ژھٕنان سُہ کھیٚن چٮ۪نَن ہُنٛد یہِ تہِ ویسٹہٕ میٚٹیٖریل اوس آسان سُہ ٲسۍ تِم ژھٕنان پَتھَر مگر یَنہٕ پیٚٹھٕ یہِ سوچھ بھارت أبھیان یِمو کٔر واریاہ اکھ اِمپاٹَنٹ رول لُکَن ہٕنٛدِ لایفہِ مَنٛز پلے یِہنٛدِ وَجہ سۭتۍ ییٚلہِ بیدار گٔیہِ لُکھ آز اگر کانٛہہ پَکنِک تہِ چھُ گَژھان تَتہِ تہِ چھِ ڈَسٹبیٖن پرٛٮ۪تھ جایہِ آسان ایویلیبل ہر کُنہِ پاٹی مَنٛز چھِ ڈَسٹبیٖن آسان ایویلیبل اِسلیے چھُ نہٕ ژھوٚٹھ پیٚوان پَتھَر کینٛہہ ہر کانٛہہ وۄتھان تہٕ ژھٕنان تِمَن ڈَسٹبیٖنَن مَنٛز ہونٮ۪ن ہُنٛد تعداد اوس آسان تیوٗتاہ کم اَتہِ اوس نہٕ بَنان پَکنُے ییٚلہِ ژھوٚٹھ اوس آسان پَتھَر مگر یَنہٕ پیٚٹھ یِم ڈَسبیٖن لَگٲیِکھ یا لُکَن تانۍ یہِ کتھ واتنٲوٕکھ کہِ اگر أسۍ صاف سُترٕ تھاوو أنٛدۍ پٔکۍ سون اوٚند پوٚکھ کوٗتاہ صاف اگر روزِ سُہ کوٗتاہ اصل روزِ سانہِ خٲطرٕ لُکَن مَنٛز یَنہٕ پیٚٹھِ یہِ لُکَن یَنہٕ پیٚٹھٕ یہِ سمجھ آو تَنہٕ پیٚٹھٕ روٗز ہر کانٛہہ گلی کوچہِ تہِ صاف مَحلَن مَنٛز تہِ چھُنہٕ تِتھ کنۍ آسان ژھوٚٹھ ووٚٹھ کِہیٖنۍ پارکہٕ تہِ چھِ آسان صاف پِکنِگ سپاٹ تہِ چھِ آسان صاف ہونیٚن ہٕنٛز تعداد تہِ گٔیہِ واریاہ زیادٕ کم اگر أسۍ شہر کِنۍ ٲسۍ گۄڈٕ پَکان تَتہِ اوس آسان وَتہِ وَتہِ پیٚٹھ سورُے ژھوٚٹھ پَتھَر یِم زَن کہِ ییٚمہِ سۭتۍ وَتہِ پَکنہٕ سۭتۍ اوس تمہِ مٕشکہٕ سۭتۍ اوس اِنفیٚکشَن پھٔہلان ییٚمہِ سۭتۍ واریاہ بیٚمار دٲری آسہٕ گَژھان وۄنۍ یَنہٕ پیٚٹھٕ یہِ سوچھ بھارت آو یِمو یِمو یِمو ییٚلہِ ریلی کَرے یِمو یِمو واتنٲو لُکَن تانۍ کتھ ہر کُنہ ضلعس مَنٛز ٲسۍ گَژھان ٲسۍ وَنان تِمَن اگر تُہۍ اوٚند پوٚکھ پَنُن صاف تھٲیِو سُہ کوٗتاہ اصل چھُ تُہٕنٛدِ صحتہِ خٲطرٕ ییٚتہِ ٲسۍ بَچہِ آسان پَکان وَتہٕ ییٚتہِ ٲسۍ آسان ہوٗنۍ واریاہ ہونٮ۪ن ہُنٛد تعداد گوٚمُت مان ژٕ شُریٚن تہِ کھیٚوان بَڑیٚن تہِ کھیٚوان اَتہِ اوس نہٕ بَنان پَکنُے یا مشک اوس گَژھان تمہِ سۭتۍ اوس بٕڑَن گَژھان اِنفیٚکشَن جَلدی شُریٚن گَژھان اِنفیٚکشَن جَلدی مگر یَنہٕ پیٚٹھ یہِ سوچھ بھارت آو تَنہٕ پیٚٹھ آیہِ ہر لَکٹیٚن پیٚٹھ بَڑین تانۍ آیہِ بے دٲری وۄنۍ چھُ ہر کانٛہہ گلی کوچہِ پَنُن گَرٕ صَفٲیی ہُنٛد خَیال تھاوان ہر کانٛہہ چھُ اتھ مَنٛز پاٹِسِپیٹ کَران امہِ سۭتۍ گٔیہِ اَسہِ زِندگی اصل صاف سُترٕ ماحول مِلیو مشک چھُنہٕ وۄنۍ آسان کِہیٖنۍ سَڑکَن سَڑکہٕ چھِ صاف آسان ہوٗنۍ چھِنہٕ آسان زیادٕ کِہیٖنۍ بَچہِ چھِ ہیٚکان اصل پٲٹھۍ پٔکِتھ مَچھِ تہِ چھ آسان کم